آز چھِ أسۍ کیٚنہہ تہِ چیٖز مشہوٗر کرنہٕ خٲطرٕ ایٚڈواٹایز کرنہٕ خٲطرٕ فونُک استعمال کران فونس منٛز چھِ فیسبُک چھِ اِنسٹاگرام چھِ ٹویٹر چھُ واٹسایپ چھ أسۍ چھکھ تِم یوٗز کرنہٕ باپتھ أسۍ خبر کور تہِ ہیٚکان وٲتِتھ آز یوٚت جایہِ أسۍ گنٹہٕ اوس لگان زٕ گنٹہٕ ٲسۍ لگان کٲم کرنہٕ خٲطرٕ تتٮ۪ن چھِ اسہِ اسہِ فونہٕ سۭتۍ زٕ سیٚکنڈ لگان تہٕ سارِوٕے کھۄتہٕ یُس مین چیٖز چھُ تہِ سُہ چھُ یوٗٹیوٗب مطلب کٲنٛسہِ چھِ آسان پینٹنگ کرٕنۍ یا کٲنٛسہِ چھِ آسان بیٚیہِ کیٚنہہ ڈراینگ پینٹنگ مطلب پلو چھ بناوان أڈۍ یوٗٹیوٗب ویٖڈیو کِریٹر ڈانٕس چھِ کران تہٕ تم چھِ سُہ یوٗٹیوٗبس کھالان وٕ زیادٕ پسند یمن یوان چھُ تم چھِ تمہِ سۭتۍ فیمس گژھان تہٕ تم چھِ تپٲرۍ ہیٚکان کیٚنہہ پرافٹ تہِ أرٕن کٔرتھ مطلب تم چھِ تپٲرۍ کیٚنہہ پونسہٕ تہِ ہیٚکان کمٲیتھ ویسے آز چھِ سٲری لکٕتۍ بٔڑۍ یوٗٹیوٗبُک استعمال کران وِلاگینگ چھِ کران انسٹاگریامس پٮ۪ٹھ چھِ ریٖلٕز بناوان تمو سۭتۍ چھِ تِم ہیٚکان واریاہ زیادٕ پونسہٕ تہِ کمٲیتھ یہِ چھُ آز بنومُت سانہِ زِنٛدگی ہُند اکھ پاٹ مطلب آز چھنہٕ فونہٕ بغیر چھنہٕ أسۍ کیٖہنۍ سکوٗل آسہِ بیٚنک آسہِ ہتاکہِ گرٕ آسہِ مطلب کیٚنہہ تہِ کُنہِ تہِ فیٖلڈٕ کُنہِ تہِ مٲدانس منٛز چھُ اسہِ فونُک وارِیاہ زیادٕ آز ضوٚرتھ آز بڑ بڑیٚن کیاہ آز چھِ لۄکٹٮ۪ن شُریٚن تام فونن ہُند ضوٚرتھ تہٕ فون آسہٕ ہن زِنٛدگی منٛز وارِیاہ زیادٕ مدد کران یِمو کٔرکھ سانہِ خٲطرٕ وارِیاہ زیادٕ مدد تہٕ اسہِ تہِ پزِ امہِ فونُک وارِیاہ زیادٕ اصل استعمال کرُن